وعلیکُم اسَلام اسلام علیکُم سَر ٹھیٖک چھِو اہن حظ ٹھیٖک پٲٹھۍ کٔرۍ تو حُکم سَر اَہن حظ أسۍ چھِ سِٹار موبایِل کۄلگامہِ پٮ۪ٹھ کیٛاہ دَ دہَس اَسہِ نِش چھِ دہ ساس بۄن بۄن وایاہ موبایِل ایویلیبٕل واراہَن بریڈَن ہٕنٛدۍ تُہۍ کٔرۍ تو چوٗز تۄہہِ کُس برٛینٛڈ گژھِ ریڈمِیُک چھُ اَسہِ نِش ایویلیبٕل نوٹ سٮ۪وَن پرٛو وٕنکٮ۪سَن نوٹ سٮ۪وَن چھُ ریڈمی سِکِس اے چھُ ایویلیبٕل ریڈمی فایِو چھُ تیٚلہِ تیٚلہِ گوٚو سر نوٹ سیوَن پرٛو سُہ اَسہِ نِش سُہ چھُ واراہ اَصٕل فون رِیَل می چھُ رِیَل می ایٹ پرٛو رِیَل می سیٚوَن رِیَل می فور ریل می اِلیوَن پرو اَتھ چھُ درٛا نہ نہ اَتھ چھُ تھوڑا ہیوی پَہمٕے تِم چھِ ریلمی ایلایوَن تِم چھِ وُہ ساس ہیوٚر ہیوٚر تیٚلہِ گوٚو سَر رِیَلمی نوٹ سٮ۪وَن پرو چھُ واراہ اَصٕل فون سَر یُس چھُس بہٕ پانہٕ تہِ اِستعمال کَرَان اَتھ چھُ کیمرا تہِ اَصٕل بیٹری بیک اَپ تہِ ہُپٲرۍ چھُ فاسٹ چارجِنٛگ تہِ اَتھ چھِ ساڑ ژور ساس ایم اے ایچ بیٹری بیٚیہِ چھِ فاسٹ چارجِنٛگ یہِ کیمرا تہِ چھُس اَصٕل کیمرا چھُ لگ بگ اَتھ اَرتٲجی میگا پِکسَل تُلہٕ بہٕ یِہوے نوٹ سیٚوَن پرٛو سَر تُہۍ کٔرِو یِہوے چوٗز یہِ چھُ واراہ اَصٕل فون یہِ چھُ پانہٕ تہِ چَلاوان اَرتٲجی میگا پِکسل یہِ چھُ أتھی گَنٹا گَرَس نِش یُتھُے وٲتِو تُہۍ کٔرِو اَسہِ کال تُہۍ وَنو أسۍ ایٚڈرَس یا سوزن أسۍ نَفر پَنُن سُہ سَمکھِ تۄہہِ آ أسۍ چھِ ہوم ڈیلوری کران مگر تَتھ چھِ دہَے کِلوٗمیٖٹر رینٛج اَنڈرے أسۍ کَرَان ہوم ڈیلؤری نہ نہ اوپو چھُ سُہ چھُ تھوڑا ہیٖٹ اَپ گژھان تَتھ چھُ کیٚنٛہہ تہِ مگر تِم چھِ ہاے پرٛایزَس مےٚ لَکٕٹۍ اَتھ رینٛج منٛز چھُ تِم چھِ لگ بگ ہیٖٹ اَپ گژھان یُس تۄہہِ مےٚ فون وون چھُ واراہ اَصٕل یہِ چھُ پانہٕ تہِ بیٚیہِ اِستعمال کران نوٹ سیون پرٛو سَر تُہۍ ہیٚکِو اَتھ پانہٕ تہِ سٕپیسفِکیشَن کٔرِتھ چیک یہِ چھُ واراہ اَصٕل فون چلو چلو سَر اَسلامُ علیکُم